فور ٹونر یُس چھُ سُہ چھُ واریاہ زیادٕ بَکواس فور ٹونر گۄڈٕنیتھٕے چھُ سُہ واریاہ زیادٕ درٛوگ ساڈن ژورن ہَتن چھُ سُہ کَمٕے کٕژ تام ایمیلٕے اَمہِ کھۄتہٕ بہتر چھُ بایوٹیکُک اَنُن کُکمبر ٹونر سُہ چھُ ڈۄڑٕسٕے ہَتس بیٚیہِ چھُ سُہ واریاہ اَصٕل یُس یِمَن میڈسن چھُ گۄڈٕنیتھٕے ڈراے گژھان سِکِن بیٚیہِ نہٕ اَمہِ سۭتۍ اِفیکٹ پیوان پورزَن پورزن پٮ۪ٹھ نہٕ کانہہ اَثرا وَثرا پیوان خاص بیٚیہِ چھِ اَتھ واریاہ زیادٕ دٔہن تہٕ مُشک عجیٖب بکواس چھُ تھوڑا سُہ کِہینۍ نہٕ سُہ پَزِ نہٕ مِنِملیسٹ بروڈکٹ سُہ یوٗزٕے کَرُن یِمن مِنملِسٹ کٮ۪ن باقین بروڈکٹن سۭتۍ یوٗز کَرو باقین چیٖزَن سۭتۍ تیٚلہِ چھُ سُہ تھوڑا دَپن ہاوان کیٚنٛہہ فرق مَگر یِتھۍ کَن چھُ سُہ واریاہ زیادٕ فٔضوٗل